اسلام علیکُم وعلیکُم اسلام اَہَن حظ تُہۍ چھُو ٹھیٖک تُہۍ اَہَن حظ تُہۍ چھُو ٹھیٖک تُہۍ چھُو حظ پیراڈایز بُک شاپ پیٚٹھ اَہن حظ صحت چھُوا ٹھیٖک اَہن حظ ٹھیٖک ٹھیٖک نہٕ حظ مےٚ اوس یہِ مےٚ اوس یہِ بٲیِس خأطرٕ کِتاب اکھ ضروٗرت آ کِتابہٕ آسہٕ ضروٗرت بٲیس خأطرٕ تٔمِس اوس تٔمِس اوس انڈین ہِسٹری ضروٗرت اَہن حظ بیٚیہِ اوس تٔمِس پُلٹِکلٕچ اکھ بُک ضروٗرت اَہن حظ بیٚیہِ اوس تٔمِس پیٚن ضروٗرت کاپی ضروٗرت آ یہِ ؤنۍتَو مےٚ تُہۍ ڈِسکاونٛٹ کوٗتاہ بنہِ یِمن بُکن منٛز کِتابن منٛز

ٹھیٖک حظ چھُ بیٚیہِ اوس مےٚ پننہِ خأطرٕ تہِ تھوڑا بُک ضرَوٗرت تِم بنہِ نا اہن حظ مےٚ اوس بُک ضرَوٗرت بیٚیہِ دَپ تۄہہِ چھُو حظ ہر کانٛہہ بُک ایوییبٕبل حظ سِٹیشنری سِٹیشنٔری تہِ اوس ضروٗرت ہاے لایٹر اوس ضروٗرت بیٚیہِ

ٹھیٖک حظ ٹھیٖک جناب فِلحال ترٛواکھ بُک ضروٗرت پتہٕ وُچھو سپورٹس ڈِسکاونٛٹ کوٗتاہ بنہِ یِمن یَس یہِ انڈین ہِسٹری تہٕ انڈین پُلٹیکلن منٛز فِفٹی اچھا یہِ انڈین جِی جیوگرٛافی چھِ ضروٗرت سۅ کٍتِس بَنہِ سِکِس ہنڈرڈ فِفٹی یہِ پینسل سِکیچ پیٚن بنیا سورُے بنیا

چلو حظ تیٚلہِ بہٕ یِمہٕ تیٚلہِ اوٗرۍ تہٕ

چلو حظ چلو